اَسلام علیکُم مَزہبُک چھُ اکھ اَہم رول آسان پرٛٮ۪تھ کُنہِ سوسایٹی منٛز یِتھٕے پٲٹھۍ اَگرَے سانہِ اِنڈین سوسایٹی ہنز تہِ کَتھ کرو ییٚتہِ تہِ چھُ اکھ خاص رول کران مَزہب پٔلے مَزہب ییٚتہِ چھِ واریاہ مطلب واریاہن قٕسمَن ہٕندۍ مَزہب چھِ ییٚتہِ مطلب سٲنِس مُلکَس منٛز ییٚتہِ مطلب واریاہ زیادٕ ڈایورسٹی چھِ سٲنِس مُلکَس منٛز مَزہبُک چھُ اکھ اَہم مطلب خاص رول زِ مَزہب اَگر مطلب کانہہ تہِ اِنسان اکھ مَزہب کَرِ نہ پَنُن اَصٕل پٲٹھۍ فالو مطلب أکِس اِنسان سٕنز زِندگی مطلب گُزرِ مطلب واریاہ بہتریٖن پٲٹھۍ ہَر کُنہِ لِہازٕ چھُ اَسہِ مطلب فٲیدٕ مَلان اَگر أسۍ مَزہب کَرو اَصٕل پٲٹھۍ فالو پرٛٮ۪تھ کانہہ مَزہب چھُ اَسہِ ہیٚچھناوان مطلب زِندگی منٛز مطلب زِندگی ہِندۍ طور طریٖقہٕ چھُ اَسہِ پرٮ۪تھ کانہہ مَزہب ہیٚچھناوان پرٛٮ۪تھ کانہہ مَزہب چھُ اسہِ ہیٚچھناوان رٔتِس تہٕ غلطس منٛز فرق کَرٕنۍ پرٮ۪تھ کُنہِ مَزہبَس منٛز چھِ مطلب یِمن چیٖزَن ہٕنز ذِکر زِ مطلب باقٕے لُکَن سۭتۍ باقین مَزہبَن سۭتۍ کٔرِو ماے مُحبت بٲے چارٕ کٔرِو پانہٕ ؤنۍ قٲیِم نَفرت مہ تھٲیو کِہیٖنۍ نَفرت کٔرِو دِلو منٛز دوٗر حسد کٔرِو دِلو منٛز دوٗر یِمن یِمن چیٖزَن ہُند چھُ پرٛٮ۪تھ مَزہبَس منٛز ذِکِر کران اَگر مطلب کانہہ تہِ اِنسان چاہے ہندوٗ ٲسۍ تن مُسلمان ٲسۍ تن سِکھ ٲسۍ تن عیٖسای ٲسۍ تن اَگر اَتھ اِنسان اَصٕل پٲٹھۍ کرِ پنُن مَزہب فالو مےٚ باسان تٔمِس اِنسانَس روزِ نہٕ ٹوٹَل کِہیٖنۍ تہِ مطلب غلط کیٚنہہ مطلب نَفرت یا بۄگُز کُنہِ تہِ قٕسمُک دِلَس منٛز بیٚیہِ مَزہب خٲطرٕ تٔمِس اِنسانَس روزِ خٲلی ماے مُحبت باقٕے لُکن ہُند دِلَس منٛز اَگر کُنہِ تہِ کانہہ تہِ مَزہب انسان اَصٕل پٲٹھۍ فالو کَرِ مَزہبُک چھُ مطلب مَزہب چھُ اَسہِ ہیٚچھناوان مطلب واریاہ بہتریٖن مطلب اَصٕل اَصٕل چیٖز چھ أکِس اِنسانَس منٛز یِوان اَگر اِنسان مَزہب کرِ فالو پرٛٮ۪تھ کُنہِ مَزہبَس چھُ مطلب اصٕل اَہم اکھ رول آسان مطلب پَنٕنۍ اکھ امپاٹنٕس آسان پرٛٮ۪تھ کُنہِ مَزہبَس مطلب مزہب چھُ زٕ مطلب ضروٗری گۄڈٕنِچ کَتھ چھِ مےٚ باسان مطلب مَزہب وَرٲے چھُنہٕ اِنسان کِہیٖنۍ آسان مطلب چھُ سُہ ونان سُہ مطلب أچھ ٹُوِتھ اِنسان پَکُن یِتھ پٲٹھۍ مطلب مَزہب وَرٲے تِژھٕے ہِش کَتھا چھِ اَگر مزہب وَرٲے اِنسان پَکہِ مَزہب مَزہب وَرٲے مطلب ہٮ۪کی نہٕ اکھ اِنسان اَصٕل زِندگی ٹایم اکھ اَصٕل پٲٹھۍ گُزٲرِتھ اَگر مطلب ییٚتہِ چھِ أسۍ چھِ مطلب ییٚتہِ اِنڈیاہَس منٛز چھِ واریاہ اَصٕل پٲٹھۍ پانہٕ ؤنۍ یِم ماے مُحبت سان ہر کُنہِ مَزہبُک پانہٕ ؤنۍ لُکھ روزان ماے مُحبت سان اَصٕل پٲٹھۍ عِزت سان پانہٕ ؤنۍ تہٕ ییٚمِس ؤنۍ مطلب فرینڈٕس چھِ بَناوٕنۍ باقین مَزہبَن ہٕندۍ یا سکوٗلن منٛز پَران چھا آسان الگ الگ مَزہبَن ہٕندۍ ہر کُنہِ مَزہبٕکۍ لُکھ چھِ آسان مطلب یِکوَٹے شُرۍ چھِ پَران مطلب ماے مُحبت چھُ تِمن پانہٕ ؤنۍ آسان اکھ أکِس چھِ تِم عِزت آسان کران اکھ أکِس سۭتۍ چھِ تِم وۄتھان بیٚہون آسان دوستان چھُ باقین باقین مَزہبن سۭتۍ آسان تہٕ اَصٕل پٲٹھۍ چھِ مطلب باقٕے مَزہبَن سۭتۍ روزان لُکھ ماے مُحبت سان چھِ روزان اَصٕل پٲٹھۍ یِم مطلب یہِ أکیاہ تیٚہوار چھِ آسان الگ الگ مُسلمانن چھِ الگ ہِندوٗون چھِ الگ کرسچنن چھِ الگ آسان یا یِمن سِکھن چھِ الگ آسان تِمن منٛزٕ مُسلمان ییٚلہِ ہِندوٗون چھُ آسان تیٚہوار کیٚنہہ یہِ ہولی چھےٚ آسان دیوالی چھ آسان مُسلمانن تہِ گژھان تِہندِس تیٚہوارَس منٛز شریٖک اَصٕل پٲٹھۍ شِرکت کران اَصٕل پٲٹھۍ ماے مُحبت سان ییٚمہِ دۄہ مُسلمانن چھُ آسان پَنُن تیٚہوار عیٖد چھِ آسان تہٕ باقٕے مطلب یِم مَزہبَن ہٕندۍ چھِ تِم چھِ تِمن سۭتۍ گژھان تمہِ دۄہ شریٖک اَصٕل پٲٹھۍ اَصٕل پٲٹھۍ ہاوان مطلب یَکجیٲتی تہٕ یِتھٕے پٲٹھۍ چھُ مطلب باقٕے تہِ کیٚنہہ رَسم رِواج پانہٕ ؤنۍ یِم مَزہَبَن مُناسِب چھِ تِم چھِ اَصٕل پٲٹھۍ اکھ أکِس سۭتۍ مطلب چھِ اکھ أکِس سۭتۍ مطلب چھِ سوٗ سۄ رَسم چھِ اکھ أکِس سۭتۍ مطلب مطلب یکوَٹے چھِ لُکھ یِکوَٹے چھِ مَناوان مےٚ اوس نہٕ یادٕے پیٚوان یہِ مَناوُن ٹرٕم یِکوَٹے چھِ مَناوان کانہہ تہِ تیٚہوار ٲسۍ تن مسلمانن ہُند ٲسۍ تن کُنہِ تہِ ہِندوٗ ٲسۍ تن کرشچن ٲسۍ تن عیٖسای تیٚہوار چھُ اورٕ یورٕ اکھ أکِس سۭتۍ مَناوان خوشی سان چھِ مَناوان مطلب خوشی سان چھِ اکھ أکِس سۭتۍ پیش یِوان واریاہ اَصٕل پٲٹھۍ یِتھٕے پٲٹھۍ چھِ أسۍ مطلب یَکجہٲتی سان ییٚتہِ ہٮ۪کان روٗزِتھ ماے مُحبت سان